اگرے حظ أسۍ ٹوٗر کَرو اَکھ بایکہِ ٹوٗر اَمِچ کَتھ کَرو اَمہِ خٲطرٕ کِتھ پٲٹھۍ چھِ أسہِ پرٛیٚپیر کَران کٕم چیٖز چھِ اسہِ ضروٗرت ٲں أسۍ حظ چھِ ہِلی ایریا ہَن ہُنٛد رُخ کَران اَمہِ موٗجوٗب چوٗنٛکہِ موسمی حالات چھِنہٕ ٹھیٖک روزان کیٚنٛہہ اَمہِ خٲطرٕ حظ چھِ اسہِ ضروٗرت پیٚوان وُشنیٚن پَلوَن ہنٛز چھِ امہِ خٲطرٕ چھُ فوٗڈ اسہِ فُڈٕچ امہِ خٲطرٕ چھُ فوڈ آسُن ضروٗرت اسہِ بیٚیہِ حظ گژھہِ یہِ ٹیٚنٹ وغیرہ اسہِ آسُن بیٚہنہٕ خٲطرٕ تکیازِ تۭڑ چھِ واریاہ آسان کیاہ کَملہٕ وغیرہ گژھیٚن آسنہِ اسہِ سۭتۍ اور فوٗڈ کوٚر مےٚ آلریڈی ووٚن مےٚ یہِ چھُ اسہِ لَگان واریاہ اِمپارٹیٚنٹہٕ اوٗر تیٖل وغیرہ یہِ گژھہِ آسُن اسہِ اصٕل پٲٹھۍ اصٕل میٚقدارَس منٛز اور یِم چیٖز چھِ أسہِ لَگان اَگَرے أسۍ بایکہِ پٮ۪ٹھ کُنہِ شایہِ گژھُن آسہِ اور پرٛاپر کٕلوتھِنٛگ گژھہِ آسٕنۍ یہِ حظ چھُ واریاہ اِمپارٹیٚنٛٹہٕ اَکہِ بایکہِ ٹوٗرٕ خٲطرٕ